آ اَسہِ کہِ حٔظ چھُ گاندَربَل مَنٛز ییٚتٮ۪ن ییٚتہِ چھُ اَسہِ پاوَر ہاوُس یُس مےٚ خۄش چھُ کَران ساروے کھۄتَن کیازِ اَتھ پیٚٹھ چھِ أسۍ پاوَر چھِ تُلان واریاہ اِنڈَسٹریٖز ایریا چھِ اَتھ پیٚٹھ وٕنکیٚنَس چَلان یہِ چھُ مےٚ خۄش کیازِ ییٚمہِ ساتَن سورُے ماحول مےٚ ییٚتٮ۪ن خۄش روزِ بہٕ چھُس پانے خۄش روزان اور امہِ پَتہٕ چھِ اَسہِ ییٚتہِ نالے سِنٛد چھُ نالے سِنٛد مَنٛز چھُ نیران سٮ۪کھ چھِ نیران باجِر چھِ نیران اور گاڈٕ تہِ چھِ نیران تہٕ یَتھ پٮ۪ٹھ زَن روزگار تہِ چھُ واریہن پَکان تہٕ اِتہِ چھُ مےٚ خۄش کَران واریاہ اور لوکَلٹی چھِ خۄش بہٕ تہِ چھُس خۄش تہٕ بیٚیہِ چھِ اَسہِ ییٚتہِ قَمرِیا پارک تَتھ مَنٛز چھِ گَژھان أسۍ مٔنٛزۍ مٔنٛزۍ مَطلَب گَژھو توتہِ ہَفتَس مَنٛز دۄیہِ ترٛیٚیہِ لَٹہِ گَژھو یہِ چھُ گَرَس مَنٛزٕے اَسہِ نَزدیٖکی یِوان اور واریاہ اصل جاے چھِ واریاہ اصل بہتریٖن جاے چھِ سۄ تہِ چھِ مےٚ واریاہ خۄش کَران اور بیٚیہِ چھُ اَسہِ ییٚتہِ دٔچھِن کھووٕرۍ پَہاڑ تہِ چھِ یِمَن تہِ چھِ أسۍ کھَسان مَطلَب گاندَربَلُک پَہاڑ پاوَر ہاوُس یَتھ پیٹھۍ زَن چھُ تور چھِ أسۍ کھَسان سُہ تہِ چھُ مےٚ واریاہ خۄش کَران تَتہِ پٮ۪ٹھٕ چھِ أسۍ پوٗرٕ گاندَربَل ہیٚکان وٕچھِتھ تَقریٖبَن گاندَربَل ٹاوُن چھِ أسۍ کَم سے کَم ہیٚکان وٕچھِتھ تَتہِ پیٹھ اصل پٲٹھۍ واریاہ پَسَنٛد چھُ سُہ تہٕ مےٚ چھُ واریاہ پَنُن یہِ لوکیلٹی مَنٛز چھِ مےٚ یِم چیٖز کینٛہہ واریاہ پَسَنٛد اوکے